ہیٚلو سلام وعلیکُم یہِ سون پیشَنٛٹ حظ اوس اَتہِ ہاسپِٹلَس منٛز تٔمۍ سٕنٛز کَنٛڈِشَن کِژھ تٔمِس حظ چھُ ناو ہلیٖما

چلو شُکریہ شُکریہ